واریاہ تِم ایٚکٹِوِٹیٖز یِم مےٚ ایٚنٹَرٹینمیٚنٛٹ چھِ کَران ییٚمہِ وِزِ تہِ بہٕ پَنُن پان آزاد چھیٚس سَمجھان ییٚمہِ وِزِ تہِ بہٕ پَنُن پان سُہ مطلب پَننیٛو کامیٛو نِش سُہ آزاد چھیٚس ٲں بہٕ آزاد چھُ مےٚ باسان پَنُن پان تَمہِ وِز چھیٚس بہٕ کیٚنٛہہ چیٖز کَران یِمو سۭتۍ مےٚ ذہنی سُکوٗن چھُ میلان ذہنی تنٛدرستی چھِ میلان جیسے بہٕ چھیٚس جھال بیٹ گِنٛدان یا ٹی وی وُچھان یا تہِ چھیٚس بہٕ کانٛہہ ناوَل رَٹان ییٚمہِ ییٚمہِ سۭتۍ میٛون ذہنی سکوٗن چھُ مطلب واریاہ زیادٕ میلان ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ ٲں مطلب تنٛدرستی چھِ باسان بہٕ چھیٚس یِم چیٖز ایٚنجوٛاے کَران بہٕ چھیٚس یِمَن چیٖزَن منٛز سُکوٗن لَبان مےٚ چھُ واریاہ زیادٕ پانَس خۄش گَژھان یِم چیٖز کَرٕنۍ یِمو سٕتۍ چھیٚس بہٕ واریاہ زیادٕ ایٚنٹَرٹین ہیٚکان کٔرِتھ یِمو چیٖزو سۭتۍ چھُ مےٚ واریاہ مطلب سُکوٗن میلان یِژھ تھکاوَٹ مےٚ کامہِ سۭتۍ یا پننہِ روزمَرہ زِندگی سۭتۍ چھِ آسان مِلیٛامٕژ یِمو چیٖزو سۭتۍ چھِ مےٚ سۄ سٲرٕے تھکاوَٹ دوٗر گژھان بہٕ چھیٚس اَکھ الَگ دُنیا لَبان الَگ دُنیاہَس منٛز پَسنٛد کَران تِتھ پٲٹھۍ روزُن مےٚ چھُ اَکھ الَگ سُکوٗن میلان